باہ نوَمبر زٕ ساس وُہ دَہ سیٚپٹَمبَر زٕ ساس اَکوُہ کُنوُہ ڈیٚسَمبَر زٕ ساس زٕتوٚوُہ ژۄوُہ فرؤری زٕ ساس ترٛوٚوُہ ترٛےٚ مئی زٕ ساس ترٛۆوُہ